اسلام علیکم یہِ چھِ حظ وٲنی ٹیٛوٗر اینٛڈ ٹرٛاولٕز مےٚ ؤنۍتَو تُہۍ مےٚ اوس مے چھِ فلایٹ رٲژ ہٕنٛزِ کاہہِ بجہِ تہٕ مےٚ چھِ تَمہِ خٲطرٕ اَکھ گٲڑۍ ضروٗرت تُہی ؤنۍتَو مےٚ تۅہہِ چھُوا ایٚویلیبُل تَمہِ ساتہِ گٲڑۍ تہٕ بیٚیہِ کۅس گٲڑۍ چھِو تۅہہِ ایٚویلیبُل جان گژھِ اگر تُہۍ کانٛہہ ایس یوٗ وِی آسوٕ تِکیٛاز مےٚ چھُ سامان تہِ زیادٕ پہن یہِ گٔژھ تَمہِ ساتہِ ایٚویلیبُل آسٕنۍ تہٕ مےٚ چھُ ایکچُؤلی وَسُن کۅلگامہِ پٮ۪ٹھ کُ کۅلگام پٮ۪ٹھٕ چھُ مےٚ وَسُن برابر سریٖنگر ایرپورٹ تہٕ تِکیازِ مےٚ چھِ یہِ فلایٹ چھِ مےٚ تھوڑا لیٹ پہن تہِ اَمہِ مزید چھُس بہٕ یژھان بہٕ چھُس دپان گرِ نیر بہٕ اگر مے باہہِ بجہِ چھِ فُلایٹ بہٕ نیرٕ یا گرِ بجہِ گرِ ٲٹھِی بجہِ تُہی ؤنِو ٲٹھِ بجہِ چُھوا تُہی کانٛہہہ یۅس گٲڑۍ چھِوا تۅہہِ ایٚویلیبُل کانٛہہ تہٕ اَتھ دوران تہٕ بیٚیہِ ؤنۍتَو ٹایم کوتاہ لگہِ ییٚتہِ کۅلگامہِ پٮ۪ٹھٕ شہر تانۍ وسنَس ایرپورٹ تانۍ وسنَس تہٕ تَمہِ ساتہٕ ما آسہِ جام وام کیٚنٛہہ اَمیُک تہِ چھُ تھاوُن خیال تَمہِ نِش تمی سٍتۍ چھُس بہِ دپان اگر أسۍ سُلی اَکھ گھنٹہٕ وسو تہٕ بتہٕ کھٮ۪تھٕے اَگر أسۍ ڈِنر کَرو ڈِنرٕ پتہٕ اگر أسۍ وسو تور تہٕ سُہ گژھِ واریاہ زیادٕ اَصٕل تہٕ مےٚ گوٚژھ نہٕ بیٚیہِ ژیٖر گژھُن کیٚنٛہہ مےٚ ؤنِو وُنکٮ۪نٕے تُہی تُہی ؤسۍوا تور تہٕ کِرایہِ کیٛاہ رٔٹِو تۅہہِ پٔتمہِ ٹٲیمہٕ رچیاوٕ تۅہہِ کِراے زٕ ترٛےٚ ساس تہٕ وُنکٮ۪ن تہِ تھٲوِزیٚو ترٚےٚ پانٛژترٕٛہ شتھ روپیہِ کِراے تہٕ بیٚیہِ چھِ مےٚ تورٕ ییلہِ بہٕ یمہٕ مےٚ چھِ ژ ژٔنٛدر وار ہٕنٛز فُلایٹ توٚر واپس تہٕ اگر تورٕ تہِ گژھِ مےٚ لیٹ تورٕچ فُلایٹ تہِ چھِ مےٚ واپس مےٚ چھِ رٹن رِٹٲرٕن فلایٹ سۅ تہِ چھِ مےٚ مانۍتَو تُہی شامس ژیٖری پَہن تہٕ تَمہِ خاطرٕ تہِ چھُ مے ٚتُہٕنٛزے کیب کَرٕنۍ بُک یہےَ گاڑۍ تہٕ تَمہِ خاطرٕ تہِ ؤنۍزیٚو مےٚ کوتاہ پیٚیہِ مےٚ کِرایے